سٲنِس ایریا ہس منٛز چھِ واریاہ جانور یِوان کاو چھ کۄتر چھِ ہارِ چھِ ژرِ چھِ واریاہ جانور چھِ آسان أسۍ چھِ تِم دۄہٲے دۄہٲے وٕچھان البتہ اسہِ چھِ کۄتُر زیادٕ پسنٛد اسہِ چھِ تِم خۄش گژھان وٕچھِنۍ تِم چھِکھ أسۍ ڈیلی وٕچھان تِم چھِ آسان سۄ بوٗلۍ کران اسہِ چھِ تِم واریاہ خۄش گژھان أسۍ چھِ تِم دۄہٲے دۄہٲے وٕچھان تِمن چھِ واریاہ کلر آسان اسہِ بیٚیہِ چھِ کٔتجہِ یِوان تِم چھِ یِوان پنٛجاب پٮ۪ٹھ تِم چھِ وار سیٖزنس منٛزٕے یِوان آز گرمس منٛز یِوان أسۍ چھِ واریاہ زیادٕ جانور وٕچھان اسہِ چھِ واریاہ زیادٕ پسنٛد کۄتر تِم چھِ اسہِ ہر ساتہٕ وٕچھان ہر ساتہٕ چھِ تِم بوٗلۍ آسان ییٚتہِ کران أسۍ چھِ تِم وٕچھاان